ہیٚلو سر مےٚ حظ یُس یہِ ابیا اوس آڈر کوٚرمُت مےٚ اوس کوٚرمُت بلوٗ کلر آڈر مگر تۄہہِ چھُو اورٕ بلیک کلر سوٗزمُت بیٚیہِ اوس مےٚ یُس تَتھ کپُر اوس سُہ اوس کرشُک کپُر مےٚ آڈر کوٚرمُت یہِ چھُ رِیانُک کپُر تُہۍ حظ چھُو نہٕ یہِ پروڈکٹ صحیٖح پأٹھۍ سوزان کہیٖنۍ یورٕ آڈر وٕچھان تہِ اَصل پأٹھۍ کہیٖنۍ آڈر اوس مےٚ کوٚرمُت اَکہِ چیٖزُک تۄہہِ چھُو آڈر سوٗزمُت ادلہِ بدل یہِ آڈر کوٚر مےٚ واپس یورٕ رِٹأرٕن کوٚر مےٚ یہِ مگر صحیٖح چھُنہٕ یہِ گژھان کیٚنٛہہ کہ پرٛٮ۪تھ کأنٛسہِ کسٹمرس سۭتۍ دونکھہٕ کرُن کہیٖنۍ اکھ چھُ أمہِ سۭتۍ سون ٹایم ویسٹ گژھان بیٚیہِ چھُ تُہنٛدِ کمپنی ہُنٛد ناو خراب گژھان یہِ چھُنہٕ صحیٖح گژھان کہیٖنۍ مےٚ تہِ لوٚگ دونکھہٕ تُۂنٛدۍ سۭتۍ تُہنٛدِ خأطرٕ تہِ چھنہٕ یہِ ٹھیٖک گژھان کہیٖنۍ مےٚ روٗد نہٕ تُہنٛدِ کمپنی پٮ۪ٹھ زیٛادٕ بروسہٕ تہِ کہیٖنۍ وۄنۍ ییٚمہِ ساتہٕ تہِ اَکہِ دۄیہِ لٹہِ کوٚر مےٚ تُہنٛدِ کمپنی ۂنٛدۍ پروڈکٹ آڈر تہٕ اَتہِ اوس اَدلہٕ بدل چیٖز واتان بہٕ أسٕس یورٕ کران اکھ کلر آڈر اورٕ اوس بدل کلر یِوان یورٕ چھ کران اکھ سایِز آڈر اورٕ اوس اَدلہِ بدل سایِز یِوان یہِ چھُنہٕ صحیٖح گژھان کہیٖنۍ أمہِ سۭتۍ چھُ کسٹمرس دونکھہٕ لگان